سلامُ علیکُم وعلیکُم سَلام آ شُکُر حظ اَصٕل ؤنِو کیٛاہ چھُو تۄہہِ آ اَہَن حظ آ أسۍ چھِ ڈیٚلوَر کَران حظ اَچھا صُبحَس آ ٹھیٖک حظ چھُ فورٹیٖن اَگَستہٕ اَچھا کَنٹِنیٛوٗ کُس کُس حظ ووٚنوِٕ تۄہہِ اَچھا کۭتیٛاہ پیٖس اَچھا پٔر ڈے اَکھ اَکھ ٹھیٖک کُس کُس حظ ووٚنوٕ تۅہہِ ٹھیٖک گوٚو ایٚڈرَس کیٛاہ حظ چھُ تُہُنٛد

ٹھیٖک چھُ ہاوُس نمبر تھرٛی ٹھیٖک چھُ آ بیٚیہِ مٔہ حظ چھُ کیٚنٛہہ آیٹَم تَمِل اِرشاد تۄہہِ چھُو حظ اکھ اَکھ پیٖس ضروٗرت بَس دَہ رۄپیہِ اَکہِ ٹایمہٕ آ دوٗنہٕ دَہ نہَ نہَ رٮ۪تہٕ پَتہٕ رٮ۪تہٕ چھِ پٔر مَنتھٕ یِوان پیمٮ۪نٛٹہٕ نہَ پٔر ڈے نہٕ کیٚنٛہہ تۄہہِ چھُو نا حظ کَنٹِنیٛوٗ ضروٗرت بَس کہِ آ بَس کیٚنٛہہ پَرواے چھُنہٕ پَتہٕ آسو أسۍ رٮ۪تھ مۅکلِتھ آ دۄہَے دۄہَے ٹھیٖک چھُ

نہَ یہِ حظ چھِ پٔر نہَ أسۍ حظ چھِ واریاہ جایَن ترٛاوُن تیٖتیاہ أسۍ چھِ پَتہٕ رٮ۪تھ رٮ۪تھ مۅکلِتھ حِساب کَران رٮ۪تہٕ پَتہٕ رٮ۪تہٕ ٹھیٖک چھُ نہَ صُبَحس پٮ۪ٹھٕے کَرو أسۍ آ صُبَحس پٮ۪ٹھ صُبحس تہٕ أسۍ ٲسۍ ییٚتہِ کۄپوارِ پٮ۪ٹھٕے مان آ شاپ شاپ چھِ ایجَنسی ایجنسی گوٚو ٹھیٖک گوٚو اَدٕ کیٛاہ اسلام علیکُم